مےٚ اوس میٖشو پٮ۪ٹھ فِراک یَزار اَکھ آرڈَر کوٚرمُت سُہ ہَسا اوس واریاہ اَصٕل تَتھ ہَسا اوس کَپُر تہِ واریاہ اَصٕل بیٚیہِ اوس تَتھ ڈِزایِن تہِ واریاہ اَصٕل مےٚ گوٚو سُہ واریاہ خۄش تہٕ بیٚیہِ میانٮ۪ن گَرِکٮ۪ن تہِ گوٚو واریاہ خۄش بہٕ چھَس بہٕ چھَسو تۄہہِ تہِ وَنان کہِ تُہۍ تہِ کٔرِو میٖشو پٮ۪ٹھ پَلو آرڈَر